مےٚ چھِ کٔرمٕتۍ واریاہ پوسٹ اپلوڈ سوشَل میٖڈیا ہَس پؠٹھ مَثلَن فیس بُک اِنسٹاگرٛام وغیرہ چھِ مےٚ کٔرمٕتۍ واریاہَن جایَن پؠٹھ فوٹو اپلوڈ مےٚ چھِ یِم جایہِ اَوَے کٔرمٕژ اپلوڈ تِکیازِ بہٕ چھُس ہیٚوان لُکَن تام واتناوُن کٔشیٖر چھِ واریاہ خوٗبصوٗرت تہٕ یِمَن جایَن پؠٹھ وٕنکیٚن بہٕ چھُس یِمَن جایَن تانٛۍ وٲتِو تُہۍ تہِ تِکیازِ ییٚتہِ چھِ واریاہ خوٗبصوٗرتی تُہۍ کٔرِو یہِ ایٚکٕسپٕلور یہِ خوٗبصوٗرتی